وَعلیکُم اَسَلام اَسہِ حظ اوس عرض کَرُن تُہۍ چھِو حظ تۄہہِ چھِو حظ یِم ٹٮ۪نٛٹ وٮ۪ںٛٹ تھاوان اَسہِ حظ اوس فیملی اور کھسُن پِکنِک تہٕ اَسہِ اوس ٹٮ۪نٛٹ ضروٗرَت اَسہِ حظ اوس یور گَژھُن بنٛگس اَسہِ حظ گَژھِ ٹٮ۪نٛٹ مگر واٹر پرٛوٗف آسُن تَتھ گَژھِ سُہ اَصٕل میٹِنٛگ ویٹِنٛگ گژھٕنۍ اَدٕ ٹھیٖک حظ گوٚو یہِ ؤنِو حظ ریٹ ویٹ اَسہِ حظ فُل فیملی سۭتۍ اَہَن حظ أسۍ حظ چھِ أکِس نایٹس بس اَہَن حظ تھوڑا کٔرِو حظ کَم کَم کٔرِو حظ تھوڑا زیادٕ گَژھان نہَ حظ یہِ حظ چھُ زیادٕ گَژھان تھوڑا کٔرِو حظ کَم أسۍ چھِنہٕ حظ پنٕنی ڈِسٹرکٕکۍ نہَ حظ نہَ تھوڑا کٔرِو حظ کَم وَلہٕ حظ ٹھیٖک حظ چھُ ٹٮ۪نٛٹ گَژھِ آسُن ٹھیٖک واٹر پرٛوٗف گَژھِ آسُن روٗد شوٗد چھُ بنٛگس چھُ بنگس چھُ اکثر روٗد پٮ۪وان تٔمی خٲطرٕ گَژھِ ٹٮ۪نٛٹ آسُن واٹر پرٛوٗف ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ اَدٕ حظ شُکریہ اسلامُ علیکُم اَسہِ حظ چھُ صُبحس اور پرٛگرام اَہَن حظ آ اَدٕ حظ ٹھیٖک حظ چھُ